کَشمیٖری یۄس لٮ۪نٛگویج چھےٚ اگر أسۍ پٔزۍ پٲٹھۍ مطلب بہٕ چھَس وٕچھان کہِ مطلب زَن کَشمیٖری لٮ۪نٛگویج چھَس تھوڑا کَم یِوان مطلب دُنیاہَس منٛز کَرنہٕ زَن مانٛنہٕ یِوان سُہ مطلب کٲشِر لُکھ تہِ ییٚلہِ نٮ۪بَر چھِ گَژھان تِم چھِ تھوڑا تَتھ نِوان سُہ ہَتکھ ہیٚو کَشمیٖری کٲشِر کَتھ کَرنَس میانہِ حِساب چھُ یہِ سَراسَر غلط مطلب اگر أسۍ پٔزۍ پٲٹھۍ مطلب اَسہِ گوٚژھ فخر مانُن کہِ أسۍ چھِ گۄڈٕ کٲشِر اِنسان کٲشِر لُکھ اللہ تعالیٰ ہَن چھِ أسۍ کَشمیٖرَس منٛز بَنٲ ییٖژاہ خوٗبصوٗرت جایہِ منٛز مطلب اَتھ منٛز کیٛاہ ہَتکھ گوٚژھ گژھُن کہِ اَسہِ مطلب مےٚ چھِ وارِیاہ مطلب وٮ۪سہٕ وٕچھمٕژ تِم چھِ ییٚلہِ تِم بٮ۪نٛگلور گٔے نوکری کَرنہِ تِم چھِنہٕ تَتہِ مطلب تِم چھِ وَنان اَسہِ چھُنہٕ تَگٲنی کٲشُر تِمَن چھُ باسان کٲشُر اَگَر أسۍ کَرو اَسہِ وَتھِ مطلب اَسہِ گژھِ گنٛد مطلب یا اَگر اَسہِ گژھِ مطلب یہِ اَسہِ گژھِ گَنٛد اَگر أسۍ کٲشُر کَرو مطلب مگر کٲشُر چھِ اَسہِ مطلب یہِ مطلب مَدَر ٹنٛگ مطلب یہِ چھُ اَسہِ مطلب أسۍ چھِ کَشمیٖرَس منٛز زامہٕ اَسہِ چھُ کٲشرُے کَرُن اَسہِ چھُ یوٚہَے مطلب لُکَن تام واتناوُن تِم تہِ گژھِ تھوڑا وَنٕنۍ تِم تہِ گژھِ خۄش گَژھٕنۍ زَن أسۍ روزَن اِنٛگلِش چھُ اِنٛگلِش چھُ بَنیومُت دُنیاہَس منٛز سُہ مطلب سُہ سٹینٛڈاڈ مطلب سٲری چھِ وَنان أسۍ کَرو اِنٛگلِش أسۍ کَرو اَگَر نہٕ اَسہِ اِنٛگلِش تَگہِ اَسہِ کوٚر نہٕ کِہیٖنۍ نہٕ مَگَر أسۍ اگر اَگر أسۍ اِنٹَروِو آسہِ کُنہِ جایہِ دیُن اَگر أسۍ نہٕ کٲشِر پٲٹھی دِمو نہ مگر کانٛفِڈٮ۪نٹ مَہ أسۍ اَسہِ أسۍ پانِس پٮ۪ٹھ مطلب پوٗرٕ یہِ أسۍ جواب چھِ دِوان تَتھ پٮ۪ٹھ ہَسا اَسہِ وارِیاہ مطلب اَسہِ آسہِ پَتاہ کہِ اَسہِ چھُ پوٗرٕ جَواب دِوان مطلب ٹھیٖک اَگر أسۍ پَتہٕ سُہ کٲشِر پٲٹھی وَنو نہ توتہِ گَژھِ اَسہِ اِنٹَروِو سِلٮ۪کٹ یہِ چھُنہٕ ضروٗری کہِ اِنٛگلِش یوٚت چھُ مطلب یہِ ییٚمِس اِنٛگلِش چھُ تَگان تٔمۍ سٕے چھِ وَنان یہِ چھُ اَصٕل پَران یہِ چھُ اَصٕل پَروُن نہ مطلب سُہ تہِ چھُ پوٚز مگر کَشمیٖر مطلب کٲشِر لٮ۪نٛگویج مطلب کٲشِر کَتھ نہ چھُ کٲشُر تَگان أزۍ کٮ۪ن بَچَن لٮ۪کھُن مےٚ چھِ ییٚتٮ۪تھ اَکھ پِتٕر بٲیِس سٕنٛز زَنان تِم سۄ چھےٚ پَنٛنٮ۪ن شُرٮ۪ن ٲس سۄ بَرابَر لایان مطلب ییٚلہِ تِم ٲسۍ لگ بگ نَرٕس ایل کے جی یوٗ کے جَس ٲسۍ تِم تِم اَگَر کٲشِر پٲٹھۍ اَکھ کَتھ کَرہَنہٕ سُہ اوس تِمَن سۄ چَپات لَگاوان تیٖژاہ چَپاتہٕ تہٕ اَسہِ دوٚپ پَتہٕ تیٚمِس ژٕ کیٛازِ چھَکھ یِمَن چَپات لَگاوان دَپان ٲسمہٕ نہ یِم چھِ یِمن چھُنہٕ کٲشُر کَرُن یِم گژھِ اُردوے یٲتۍ کَرٕنۍ کیٛازکہِ پھَلٲنۍ سُنٛد مطلب یہِ مےٚ گژھِ نہ گانٛدھ مطلب قبیٖلَس منٛز کیٛازِ کہِ مےٚ میانہِ بَچہِ گژھِ نہٕ او کٲشُر کَرُن تِم چھِ نِوان ہَتَکھ تَتھ ٲس سۄ نِوان کٲشِر زَبانِ بہٕ چھَس دَپان یہِ کیٛاہ یہِ چھےٚ یہِ مطلب غلط یَتھ پٮ۪ٹھ چھَکھ نہٕ لایان کیٚنٛہہ ہُما کٔرِو یہِ ما کٔرِو کٲشُر کیٛازِ کوٚرُکھ تَتھ پٮ۪ٹھ تِم چَپاتہٕ مطلب تٔمۍ سُہ چھُ آز سۄ چھےٚ آز سُہ بَچہِ چھُ آز تھٲڈَس بیٛاکھ کوٗر چھےٚ تٔمِس سٮ۪کنٛڈٕس مطلب تِمن چھُنہٕ آز کٲشُر بالکُل تہِ تَگٲنی کیٚنٛہہ تِم أسۍ کرو نہ زَن کٲشُر تِمن چھُنہٕ سمجی تَران کیٛازِکہِ تِمَن دیُت ماجہِ گۄڈٕ پٮ۪ٹھَے بَچپَن پٮ۪ٹھَے سۄ دیُنکھ مار مار ییٚمہِ سۭتۍ تِمَن ونۍ مطلب سُہ مطلب تِمَن چھُ وَنۍ کھَران زَن کَشمیٖر تِمَن گٔے پَتہٕ کَشمیٖری مطلب کَتھَن ہِنٛز نَفرَتٕے یہِ چھُ أکِس مٲلِس ماجہِ تہِ مےٚ باسان وارِیاہ یہِ کہِ تِم کَرَن یہِ مطلب ییٚلہِ أسۍ ییٚلہِ نہٕ کٲشِر لُکھ چھِنہٕ مطلب تِم چھِ وَنان نہ أسۍ کَرو اردوٗے تیٚلی گژھِ اَسہِ مِلہِ اَسہِ کُنہِ جایہِ تیٚلی باسو أسۍ أسۍ حظ چھِ خَبر کٕمۍ کٲشِر اَگَر أسۍ کَرو أسۍ باسو یِمَے گامٕے پَتھ کھۄر علاقَن ہٕنٛدۍ مطلب اَسہِ چھُ وارِیاہ مطلب اٮ۪فٲٹٕس کَرٕنۍ اَسہِ چھُ اَتھ پٮ۪ٹھ وارِیاہ دیان دیُن کہِ کٲشِر مطلب کَتھ گٔژھ سۄ تہِ گٔژھ بَنٕنۍ دُنیاہَس منٛز سۄ یِتھ کٔنۍ اِنٛگلِش چھُ بَنیومُت یا اُردو چھُ بَنیومُت آفِشَل کٲشُر کَتھ تہِ گٔژھ بَنٕنۍ سۄ آفِشَل لٮ۪نٛگویج کَشمیٖری چھَ یی نہٕ کُنہِ جایہِ مےٚ وٕچھمٕژ مگر یہِ چھُ مطلب مےٚ چھُ باسان کَشمیٖرَس منٛز چھِ تِتھۍ اَصٕل وٲڑ کَشمیٖری کَتھَن منٛز ییٚمہِ سۭتۍ یِم اُردُوس اِنٛگلِشَس تہِ اُکنُے ہٮ۪کَن چھٔکِتھ اگر أسۍ مطلب اَسہِ چھُ وارِیاہ اٮ۪فٲٹٕس کَرٕنۍ مطلب ہَر کُنہِ سکوٗلَن منٛز مطلب کَشمیٖری فٮ۪سٹِوَل مطلب یِم کَلچَر تھاوٕنۍ فٮ۪سٹِول یا مطلب یِم مجلَسَن منٛز کٲشرُے کَرُن آز چھُ کَران اُردو گوٚژھ گژھُن یا اِنٛگلِش گوٚژھ تیٚلی باسیو سُہ حظ چھُ اَصٕل یہِ تَتہِ تا گوٚو اَصٕل ڈِبیٹ ہالَس مَنٛز اَگَر کٲشُر کَرو تَتہِ وَنان تَتہِ آوُس گامہٕ پٲتھٕر سُہ اوس پَتھ کھۄر گریٖس پٲتھٕر مطلب تٔمہِ سۭتۍ کیٛاہ یہِ کشمیٖری یُس کٲشُر مطلب یُس لٮ۪نٛگویج چھےٚ سۄ سۄ چھےٚ اَمہِ سۭتۍ گٔمٕژ پَتھ پَتھ پَتھ پَتھ مطلب مےٚ چھُ باسان اکھ ٹایمٕے ییٚمہِ وِزِ سۄ پَت مطلب ہر کٲنٛسہِ خَرے ونۍ زَن بُزَرٕگ چھُ پَتہٕ گُزرانٕے بٔڑۍ بٔڑۍ بٔڑۍ بٔڑۍ یِم أزِچ جَنریشَن چھِ لَکٕٹۍ لَکٕٹۍ بَچہِ آز چھِ تھٲڈٕکۍ فورتھٕے تِمَن چھُنہٕ مطلب بِلکُل تہِ تَگٲنی کٲشُر یا اَڑِ کورِ چھِ تِم چھِ نَکھرٕ کَران ہمیں اَسہِ چھُنہٕ تَگان کٲشُر اَسہِ چھُ اُردو ہمیں اُردو آتا ہے اُردو مطلب بَس شُکریہ